جموں اینٛڈ کَشمیٖرَس منٛز چھِ لگ بھَگ کانٛہہ تہِ اِنٹَر کاپریٹ یِم چھِ یِم چھِ وُنکیٚس اوٗن کَران گورمیٚنٛٹٕے یَتھ منٛز یا سیٚمہِ گورمیٚنٛٹ چھِ أڑۍ پرٛیویٹ چھِ تھوڑا تھوڑا کیٚنٛہہ یِتھ پٲٹھۍ بیٚنٛک تہِ چھِ یِوان وُنکیٚس کہِ زیادٕ تَر وُنکیٚنس بیٚنٛک چھِ یِوان وُچھنہٕ تِم چھِ پرٛیویٹٕے تھوڑا کیٚنٛہہ چھِ گورمیٚنٛٹ یا ریلوے وُچھو ریلوے چھُ وُنکیٚس فُل گورمِنَٹس اَنٛڈَر باقٕے جل شکتی ڈِپارٹمیٚنٹ یا ٹیلی کومنِکیشن کال سیٚنٛٹر چھِ یِم چھِ وُنکیٚس أڑۍ چھِ پرٛایویٹ یِمن منٛز یِم ایٚمپلاے چھِ تِم چھِ پرٛایویٹ تہٕ کارپوریٹ یُس چھُ سُہ چھُ گورمیٚنٹُک یِم چھِ کٲم ٹرٛانَسپورٹ چھِ بیٛاکھ اسہِ چیٖز یُس ٹرٛانَسپورٹ چھُ یہِ ہَسا چھِ اسہِ وُنکیٚس لگ بھَگ اَتھ چھِ ایٚسوسیشَن آسان گورمیٚنٛٹ ایٚسوسِیشَن البتہ یِم اَتھ لوٗکھ چھِ آسان یا ڈرٛیوَر چھِ آسان تِم چھِ پرٛایویٹَس منٛز کٲم کَران یِم چیٖز چھِ وُنکیٚس کَشمیٖرَس منٛز ییٚتہِ چھِ گورمیٚنٛٹ وُنکیٚس وٲتِتھ تِکیٛازِ سَڑکَن بیٖکَن وٲلۍ چھِ تِم چھِ برابر پَنٕنۍ کٲم کَران